آ مےٚ چھِ واریاہ زیادٕ زِندگی منٛز پٔرسٕنَل گول میٲنۍ پٔرسٕنَل گول میٲنۍ ہابی اکھ ٲسۍ کہِ بہٕ کرٕ ہا سٹارٹِنگ اُستاد اکھ بَنٕنۍ اکھ ٹیٖچر گژھ ہا بہٕ بَنٕنۍ تِکیازِ تِکیازِ مطلب تِم تہِ چھِ گرٕ یِمن گرن منٛز چھِ واریاہ زیادٕ غریٖبی اَن ایٚمٕلایمیٚنٹ چھِ سانہِ کٔشیٖر منٛز سانہِ کَنٹری منٛز سانہِ ؤرلڈس منٛز ییٚمہِ سۭتۍ بیٚیہِ اَن ایٚمپٕلایمیٚنٹ خَتٕم کرنہٕ آیہِ یہِ چھُ مےٚ اکھ پٔرسٕنَل گول تِکیازِ ییٚلہِ بہٕ اکھ اُستاد بَنہٕ ییٚلہِ بہٕ وُچھٕ پَتہٕ دِمہٕ بہٕ نَظر پَنٕنِس گامَس منٛز سٲنِس گامَس منٛز چھُنہٕ کٲنسہِ طاقت پَرناونَس یوٗتاہ پننہِ ذریعہٕ ییٚلہِ بہٕ اکھ اُستاد بَنہٕ ییٚلہِ بہٕ آسہٕ گۄڈٕ سِٹارٹِنگ مےٚ آسن پَنٕنۍ پٔرسٕنَل گول گٔمٕتۍ سٲری میٲنۍ شوق آسن سٲری گٔمٕتۍ پوٗرٕ دۄیِم کَتھ بہٕ ہیٚکہٕ پَتہٕ بیٚکِس أکِس بہٕ ہیٚکہٕ پَنٕنہِ ذریعہِ بہٕ ہیٚکہٕ مدد کٔرِتھ بیٚکِس اَگر کانٛہہ غریٖب مول چھُ سُہ چھُنہٕ ہیٚکان پَرناوِتھ کیٚنٛہہ اَگر تَمہِ حِسابہٕ ہیٚکہٕ بہٕ کیاہ چھِ وَنان تٔمِس مدد کٔرِتھ ہیٚکہٕ بہٕ سُہ پَرونایتھ اَہن بہ مطلب یُس اَن ایٚمپٕلایمیٚنٹ چھِ سۄ کرناو خَتٕم گۄڈٕنِچ کَتھ یِم غریٖب شُرۍ چھِ تِم پَرناوَکھ اَگر غریٖب شُر اکھ پَرِ تِکیازِ تِمن چھِنہٕ کِہینۍ تِمن چھِنہٕ پرٮ۪تھ کیٚنٛہہ تِمن چھُ نہٕ سَمجھ یِوان کیاہ کَرو ییٚلہِ یہِ غریٖب شُر اکھ پَرِ پَتہٕ ییٚلہِ أمِس أچھَن منٛز گاش ییہِ پَتہٕ ییٚلہِ پَنٕنہِ لاینہِ منٛز اَگر خۄدا صٲب ہایس اَصلٕچ وَتھ پَتہٕ ہیٚکہِ پَنٕنِٮ۪ن مالِس پَنٕنِس مالِس ماجہِ تہِ سٹینڈ کٔرِتھ پَنُن پان تہِ کٔرِتھ پَتہٕ ہیٚکہِ کٲنسہِ پانَس سۭتۍ کَپیِرایز کٔرِتھ سٹارٹِنگ ییٚلہِ مطلب یہِ چھُ مےٚ واریاہ زیادٕ پٔرسٕنَل گول اکھ بہٕ چھَس یَژھان کہِ میانہِ طرفہٕ گژھِ یہِ سارنی لُکن میلُن یِم غریٖب لُکھ چھِ تِم گژھن میانہِ طرفہٕ اۭں میلُن واریاہ زیادٕ مدد تہِ اوس مےٚ پٔرسٕنَل گول سٹارٹِنگ پَنٕنِس مالِس ماجہِ مطلب یہِ ٲسۍ مےٚ خَوٲہِش کہِ مطلب پَنُن زینُن پَنٕنہِ اَتھٕچ کَمٲے گژھٕ بہٕ پَنٕنِس مالِس ماجہِ دیُن تِتھٕے پٲٹھۍ چھُس بہٕ یَژھان کہِ ہر اکھ کٲم چھَس بہٕ ہیٚکان ڈیٚولَپ کٔرتھ یہِ کٔشیٖرِ یہِ مطلب یہِ تہِ کیٚنٛہہ مطلب ڈیٚولَپِنگ کَنٹریٖز چھِ چھِ أسۍ ہیٚکان ڈیٚولَپَس منٛز مطلب کیاہ ڈیٚولَپٕڈَس منٛز کَرنٲیتھ ایٚکٕسچینج تِکیازِ آز کَل چھُ واریاہ زیادٕ ٹیٚکنالجکَل یِتھ پٲٹھۍ اکھ غریٖب ہیٚکہِ نہٕ کیٚنٛہہ تِکیازِ آز چھُ سورُے ایزی آز چھُ پرٮ۪تھ کیٚنٛہہ آز چھُ آنلاین کار آز چھ اۭں پرٮ۪تھ کیٚنٛہہ ایٚولیبٕل فار ایٚکزامپٕل شاپَنگ چھِ سُہ چھُنہٕ ووٚں مُشکِل چھُنہٕ سُہ تہِ چھُ آنلَینَس منٛز کرِ کیٚنہہ جاب چھُ سُہ تہِ ہیٚکان کانٛہہ کانٛہہ غریٖب شُر اَگر سُہ پَرِ اَگر تٔمِس میانہِ سۭتۍ واتہِ کانٛہہ اَصٕل فٲیدٕ میانہِ ذریعہٕ پَرِ پَتہٕ ہیٚکہِ نہ سُہ گرِ بِہِتھ کانٛہہ جاب کٔرِتھ ییٚمہِ سۭتۍ سُہ پانہٕ گژھِ سِٹینڈ تہِ چھُ مےٚ واریاہ زیادٕ سُہ چھُ میون پٔرسٕنَل گول اکھ ٹیٖچر اکھ اُستاد سُہ چھُ میٲنۍ پٔرسٕنَل گول اۭں ییٚمہِ سۭتۍ پَتہٕ چھِ میٲنۍ خوٲہش پَتہٕ چھِ میٲنۍ خَوٲہش خَوٲہش چھےٚ یی کہِ میانہِ ذٔریعہِ گژھِ لُکَن واتُن واریاہ زیادٕ فٲیدٕ ییٚمہِ کہِ ذٔریعہٕ چھَس نہٕ بہٕ چھَس نہٕ یَژھان پَنُن پان کَرناوُن ہاےلَیٹ کیٚنٛہہ بہٕ چھَس یَژھان کٲنٛسہِ مطلب ییٚمِس بِچٲرِس کھیٚنَس آسہِ کیٚنٛہہ وۄنۍ یُس کھیٚنِہٕ وول نَفر آسہِ یِمن نہٕ دہ پار آسن یِمَن بِچارین مُشکِل آسہِ پَنُن کھیوٚن ووتھن پَتہٕ یُس بیاکھ أمیٖر لُکھ چھِ مطلب تِم چھِ مطلب تِم چھِ واریاہ زیادٕ کۭژاہ ھ پانہٕ ؤنۍ ڈِفرَنٕس تھاوان پُور آ اَمہِ کہِ ذٔریعہٕ مطلب یُس یہِ ڈِفرَیٚنٹ چیٖز چھُ یہِ ہیٚکہٕ یہِ چھَس بہٕ یَژھان مطلب ہَٹاوُن پَنٕنِس گۄڈٕنیٚتھٕے پَنٕنِس گامَس منٛز لِہازا چھَس بہٕ گۄڈٕ غریٖبی ہَٹاوان پَتہٕ چھَس بہٕ ہیٚکان پَنُن پٔتِم گۄڈٕ سبق گۄڈٕ ہٮ۪چھناو بہٕ ییٚمہِ کہِ ذٔریعہٕ بہٕ ییٚمہِ کہِ ذٔریعہٕ بہٕ لُکَن نِش فٲیدٕ واتناو دۄیِم سِٹیٚپ کہِ ایٚسپریشن میٲنۍ خَوٲہِش یہِ چھِ تہِ گژھِ پوٗرٕ گژھٕنۍ اِنشاء للہ گژھِ تہِ لیکِن میٲنۍ خَوٲیِش کہِ ذٔریعہٕ گژھِ کٲنسہِ فٲیدٕ یُن نۄقصان گژھِ نہٕ واتُن کِہینۍ ییٚمہِ سۭتۍ کہِ مطلب فار ایٚکزامپٕل بیاکھ گٔے میٲنۍ ماٹِویشن کیاہ چھِ میانۍ ماٹِویشَن چھِ اصٕل قۄرانہِ شریٖف چھُ اَگر بہٕ چھَس یَژھان قۄرانہِ شٔریٖف لٮ۪کھُن پَرُن ییٚمہِ کہِ ذٔریعہٕ اَگر بہٕ اُستاد آسہٕ اکھ اکھ اُستاد آسہِ مےٚ منٛز آسہِ یہِ نالیج کہِ قۄرانہِ شٔریٖف کیاہ چھُ قۄران شٔریٖف کِتھۍ پٲٹھۍ چھُ پَرُن ییٚمہِ کہِ ذٔریعہٕ اَگر اگر ان پَر اکھ زٔنۍ اکھ آسہِ اَگر مےٚ قۄانہِ شٔریٖفَس ترجُمہ تَگہِ کرُن کَشمیٖرِی پٲٹھۍ کٲنسہِ چھِنہٕ یِوان لیگویج سَمجھ کٲنٛسہِ چھُ اُردوٗ پٲٹھۍ یوان کانٛہہ چیٖز سَمجھ اَگر مےٚ تَگہِ پَنُن تَتھ پَنٕنۍ یہِ کَڑٕنۍ اَگر بہٕ اکھ اُستاد آسہٕ مےٚ آسہِ پَتہ کہِ یِتھ پٲٹھۍ کیاہ چھُ ہوٚتھ کیاہ معنی چھُ یَتھ کیاہ معنی چھُ قۄران شٔریٖف یُس اکھ زٔنۍ چھِ ییٚمس نہٕ پَتہ چھُ کہِ اِسلام کیاہ چھُ ہُہ چھُ اکھ یہِ کیاہ چھُ سۄ اِلِٹریٹ زٔنۍ چھِ اَگر بہٕ چھَس یَژھان یہِ قۄرانہِ شٔریٖف کشمی کشمی مطلب کٲشِر لیگویج منٛز کَرٕنۍ مطلب یوٗز یہِ چھَس بہٕ یَژھان لٮ۪کھُن یہِ چھَس بہٕ یَژھان سَمجھاونٕچ کہِ یِم میٲنۍ پٔرسٕنَل چھِ گول اَگر مےٚ تِم گژھن گوڈٕنیٚتھٕے میٲنۍ پٔرسٕنَل گول گٔے تِکیازِ بہٕ ہیٚکہٕ أکِس اِلِٹریٹ زَنہِ ؤنِتھ کہِ قۄرانہِ شٔریٖف کیاہ چھُ بیاکھ میٲنۍ ماٹِویشن چھِ کہِ یہِ کیاہ مےٚ گژھِ قۄرانہِ شٔریٖف تَگُن لٮ۪کھُن مطلب مےٚ گژھِ تَگُن بیٚکِس تام واتناوُن اَگر نہٕ کانٛہہ زٔنۍ چھِ یِوان کٔشی قۄران سَمجھ کیٚنہہ بہٕ ہیٚکہٕ تٔمِس کشمیٖرِی پٲٹھۍ سَمجھٲیِتھ ییٚمہِ سۭتۍ تٔمِس فٲیدٕ واتہِ نٮ۪ماز چھِ آسان تٔمِس تَگہِ نہٕ پَرٕنۍ عربی پٲٹھۍ کِینٛہہ کٲشِر پٲٹھی تَگیٚس پَنُن جَنت تَگیٚس زینُن اَمہِ کِنۍ چھِ اَمہِ کِنۍ چھِ میٲنہِ پٔرسٕنَل گول واریاہ زیادٕ ییٚمہِ سۭتۍ مےٚ لُکَن واتہِ فٲیدٕ میٲنۍ گول گژھن اِنشاء للہ پوٗرٕ تہٕ گژھٕنۍ اِنشاء للہ گٔے تہِ نٮ۪صفس زیادٕ اۭں گٔے تہِ ان ایٚمپٕلایمیٚنٹٕے چھَس بہٕ ہیٚکان ٹوٹٔلی خَتم کٔرِتھ تِکیازِ آز چھُ ٹیٚکنالجی ہُند دور آز ہیٚکہِ مِنٹَن منٛز اِنسان سٕنٛز لایف چینج گٔژھِتھ تہٕ یِم چھِ میٲنۍ پٔرسٕنَل گولٕز اینٛڈ ماٹِویشَنٕز اینٛڈ ایٚسپریشَنٕز یِم چھِ سٲری یِم کٔر مےٚ سٲری پَنُن بَیان پَنٕنہِ پنٕنہِ لایفہِ ہٕنٛدۍ تِکیازِ یُس یُس نہٕ میٲنۍ گول آسن وۄنۍ پوٗرٕ گٔمٕتۍ کیٚنٛہہ خۄدا بوٗزِنۍ گٔژِھنۍ میٲنۍ یِم گول پوٗرٕ بہٕ ہیٚکہٕ اتہِ لُکَن مدد کٔرِتھ